بہٕ ہَسا وَنہو تۄہہِ پنٛنہِ پازِٹِو اٮ۪کٕسپیٖریَنس منٛز پنٛنِس فِرٛجَس متعلق یُس اَسہِ فِرٛج چھُ سُہ چھُ اَکھ واریاہ فٲہِدٕ منٛد چیٖز تٔمۍ دیُت اَسہِ اوترٕ بَجہِ عیٖز پٮ۪ٹھ واریاہ زیادٕ فٲہِدٕ اَسہِ تھوٚو تَتھ منٛز ماز ییٚمہِ کہِ زَن یہِ تِکیٛازِ آز اَسہِ چھِ پَیہی آز چھُ واریاہ گَرٕم تَتھ منٛز ماز تھٲوِتھ روٗد اَسہِ واریاہَس کالَس ماز تَمِچ کالِٹی چھِ اٮ۪ل جی تہٕ سُہ چھُ واریاہ فٲہِدٕ منٛد سُہ چھُ اَسہِ واریاہ مَدَتھ مَدَتھ کَران سُہ چھُ اَسہِ اوٚنمُت اِسلام آباد سُہ چھُ اَسہِ واریاہ سَستہٕ ریٹَس پیوٚمُت تَتھ گٔے اَسہِ آزٕ شےٚ سَتھ ؤری آسَن گٔمٕتۍ تہٕ مگر بہٕ چھَس پنٛنِس پازِٹِو اٮ۪کٕسپیٖریَنسَس منٛز وَنان زِ تٔمۍ دیُت اَسہِ واریاہ فٲہِدٕ واریاہ واریاہ فٲہِدٕ دیُت تٔمۍ